پانٛژَن بَینُ الاقوٲمی شہرَن ہُنٛد ناو حظ چھُ یِتھ پٲٹھۍ کَراچی حظ چھُ ڈھاکہ چھُ ٹوکیو چھُ واشِنٛگٹَن چھُ بیٚیہِ حظ چھُ اِستامبُل یِم حظ چھِ پانٛژَن بینُ الاقوٲمی شہرن ہنٛدۍ ناو